ہیٚلو سلامُ علیکُم یہِ مےٚ حظ اوس وُچھُن یہِ زعفران کٔہۍ گَژھان بیٚیہِ یہِ مَرژٕوانٛگَن حظ کَشمیٖرٕکۍ یہِ زعفران آ یہِ یُس ہا گۄڈٕنیچ یہِ چھَنہٕ حظ بیٚسٹہٕ کالٹی سۅ کۭتِس چھِ گَژھان اَمہِ بۄن اَمہِ بۄن ہیٚکہِ نہَ حظ گٔژھِتھ ہُہ مَرژٕوانگَن کٔہۍ پٮ۪ن اَچھا یہِ وۅنۍ چھِنہٕ حظ یہِ زعفران پَنٛژاہ ساس یہِ چھا حظ کِلوٗ یِوان پَنٛژاہَن ساسَن اَچھا ٹھیٖک یہِ گرٛام کٔہۍ پیٚیہِ چلو چلو ٹھیٖک حظ چھُ تیٚلہِ